تِم پانٛژھ نَمبَر یِم دَہَن تہٕ دَہَن لَچھَن مَنٛز چھِ یِوان تِم چھِ

ساس دہ ساس پانٛژھ ساس پَنٛداہ ساس پانٛژھ لچھ